یِم زَن موسٹہٕ پاپولر سپو ٲں سپورٹٕس اِنڈیا ہس منٛز چھِ تَتھ منٛز چھُ یِوان کِرکَٹ چھُ یِوان بیڈ مِنٹَن چھُ یِوان ٹیٚنٕس چھُ یِوان والی بال چھُ یِوان تہٕ یِم زَن ٲں فیمَس ٲں ایٚتھلیٖٹٕس چھِ سٲنِس اِنڈیا ہَس منٛز وِراٹھ کوہلی چھُ کِرکَٹَس منٛز یِوان بِگیٚسٹہٕ سُہ چھُ یِوان کِرکَٹُک بوٛاس ماننہٕ تِکیٛازِ واریاہ سُہ چھُ واریاہ زیادٕ کِرکَٹ اصٕل گِنٛدان سانِیہ مِرزا چھِ یِوان ٹیٚنسَس منٛز واریاہ زیادٕ سۄ چھِ واریاہ زیادٕ بیڈمِنٹَن واریاہ زیادٕ اصٕل گِنٛدان ایٚم ایٚس دھونی چھُ کِرکَٹَس منٛز یِوان سچن ٹیٚنڈولکر چھُ واریاہ کِرکٹَس منٛز یِوان کِرکَٹَس منٛز ٲں اصٕل پٔرفارمیٚنٕس ہاوان ٲں اَگر بہٕ پَننِس ٲں کَشمیٖر ویلی ہنٛز کَتھ کرٕ سٲنِس کَشمیٖر ویلِیَس منٛز یُس زَن چھُ سُہ چھُ ٲں جموں اینٛڈ کَشمیٖر ویلِیَس منٛز یُس زَن چھُ سُہ چھُ عُمران مٔلِک عُمران مٔلکَن ہٲی آی پی ایٚلَس منٛز واریاہ زیادٕ اصٕل پٔرفارمیٚنٕس اَمہِ علاوٕ تہِ چھِ کَشمیٖرَس منٛز واریاہ زیادٕ راسِک سَلام چھُ کَشمیٖرس منٛز ٲں ٲں کَشمیٖرَس منٛز ٲں ایٚتھلیٖٹ اکھ آسان یِیٚمۍ واریاہ زیادٕ اصٕل پٔرفارمیٚنٕس ہٲو